سٲنِس ایریا ہَس مَنٛز چھِ واریاہ سپوٹس سیٚنٹَر بَنیمٕتۍ بَچَن ہیٚلتھ روٗز تَنہٕ پٮ۪ٹھ ٹھیک جِم چھِ اَسہِ زیادٕ بَچہِ گَژھان جِم چھِ اَسہِ تَتھ اصل کوچ آمٕتۍ جِمَس مَنٛز واریاہ سَنٹَر چھِ أنٛدۍ پٔکۍ اَسہِ تہٕ یَتھ مَنٛز اکھ چھ جوڈو کَراٹے مارشَل آٹُک چھُ بیٚیہِ آ جِم چھُ سُہ چھُ اَسہِ واریاہ سَنٹَر بیٚیہِ زیادٕ چھِ پَسَنٛد کران بَچہِ کِرکَٹُک فُٹ بال تَتھ خٲطرِ چھِ اَسہِ ییٚتہِ واریاہ سپوٹس گراوُنٛڈ چھ واریاہَن جایَن چھِ سپوٹس گراوُنٛڈ بیٚیہِ چھِ تَتہِ کوچِنٛگ کوچ کوچ تہِ چھِ کوچِنٛگ کران بیٚیہِ ایٖزی چھِ گَژھان سانٮ۪ن سپوٹسَن امہِ سۭتۍ چھ یِمن صحت تہِ روزان ٹھیک ایٖزی گَژھان یِمَن گِنٛدُن کَرُن کیازکہِ بیٚیہِ چھُ اتھ گورمنٹَن آزکَل سُپوٹٕس گراوُنڈَن لایٹہٕ لاجمَژٕ یُتھ یِم راتھ کیُت تہِ ہیٚکَن گِنٛدِتھ کِرکَٹ فُٹ بال گِنٛدان تہٕ بیٚیہِ چھُ اَسہِ ییٚتہِ لیڈیٖزَن خٲطرٕ چھِ اَسہِ جِم تھومُت اَلَگ تِم تہِ چھِ گَژھان ہیٚلتھ خٲطرٕ واریاہ پروگریٚس گٔے ییٚتہِ یَنِہ یِم جِم سَنٹَر پیٚیہ یا ہیٚلتھ سَن یِم یِم حظ یِم یِم جِم خٲطرٕ لیٚڈِیٖزَن اَلَگ جَنٹسَن اَلَگ تہٕ بیٚیہِ چھِ اَسہِ ییٚتہِ سنوکر گِنٛدان واریاہَن جایَو چھِ کٕلب کھوٗلمٕتۍ تمو چھِ امہ خٲطرٕ سنوٗکر گِنٛدان سُہ چھُ اصٕل ساروٕے کھۄتہٕ گَژھان بیٚٹَر بیٚیہِ چَس تہِ چھِ گِنٛدان ییٚتہِ واریاہ تہٕ زیادٕ تَر چھِ یِم بُزرٕگ گِنٛدان چَس یمہِ سۭتۍ تھوڑا مایِنٛڈ چھ گَژھان یِمَن فریٚش مایِنٛڈ گَژھان امہ چَس سۭتۍ چَس گِنٛدنہٕ سۭتۍ ہاکی تہِ چھِ ییٚتہِ گِنٛدان ہاکی جال بیٹ سُہ تہِ چھُ ییٚتہِ وارہایَن جایَن سَنٹَر ییٚتٮ۪ن گِنٛدان چھِ أنٛدۍ پٔکۍ واریاہ جال بیٹ شامس چھِ لَگان سٹوڈَنٛٹ یِمَن کَنپِٹِشَن یِم چھِ گِنٛدان واریاہَن جایَن گِنٛدان اصٕل پٲٹھۍ تاکہِ لیڈیٖز تہِ تہٕ جَنٹٕس تہِ یِمَن گَژھِ گَژھُن ہیٚلتھ ٹھیک